سٲنِس جے اینٛڈ کے یَس منٛز چھِ ٹوٹَل دَہ ڈِسٹِرٛکَٹٕس البتہ وۄنۍ چھُ پانٛژَن ہُنٛد ناو وَنُن بہٕ دَپہٕ کہِ ساوُتھَس منٛز چھِ یِوان سٲنۍ ڈِسٹِرٛکٹُک ناو اَکھ چھُ یِوان با بارہمولہ بیٚیہِ چھِ یِوان سرینگر بیٚیہِ چھِ یِوان بانڈی پورہ یہِ چھِ نارتھَس منٛز یِوان اَلبتہ ساوتھَس منٛز چھِ یِوان اَننت ناگ تہٕ پُلوامہ